ہیٚلو وعلیکُم سَلام تُہۍ کٕم حظ چھِو آ بہٕ چھَس رُہیٖلا جی تُہۍ کٕم چھِو اَچھا آ اَچھا کیٚنٛہہ چھُنہ پَرواے اَگر تۄہہِ تھوڑا بہت ٹایم تہِ لگٮ۪وٕ تہٕ أسۍ یِمَو پَتہٕ تَمہِ پَتہٕ یہِ سِٹاپَس پٮ۪ٹھ تہٕ تَمے اٮ۪کوڈِنٛگ یِمَو أسۍ پَتہٕ تَتتنَس اَچھا یہِ کَتھ یہِ کیٛازِ چھُ تۄہہِ یہِ اَز اٮ۪کٔسٹرا کٔلاسٕز اَچھا اَچھا آ ٹھیٖک آ چلو ٹھیٖک چھُ ییٚمہِ ساتہٕ تۄہہِ کٕلاس گژھنَو خَتٕم مےٚ کٔرۍزیٚو اِنفارٕم تہٕ بہٕ نیرٕ پَتہٕ تَمے ٹایمہٕ کہِ مےٚ ؤنۍتو تُہۍ یہِ کَتھ کہِ میٛون یُس بَچہٕ چھُ سُہ کِتھٕ تٔمِس کِتھٕ پٔرفارمٮ۪نَس چھِ پَرنس منٛز اَچھا ٹھیٖک یہِ اَہَن حظ یہِ مٲلِس اَدٕ سا چَلو ٹھیٖک چھُ اَدٕ سا بِہو تیٚلہِ